مےٚ چھِ پنٛنہِ زندٕگی منٛز واریاہ اَصٕل بٔڈۍ چیٖز حٲصِل کٔرۍ مٕتۍ مطلب بہٕ اوسُس لۄکٹہِ پٮ۪ٹھَے مطلب سٔکوٗل کہِ حِسابہٕ تہِ اَگر وٕچھو مطلب بہٕ اوسُس واریاہ زیادٕ محنَت کَران مطلب مےٚ چھِ سٔکوٗلَن منٛز تہِ واریاہ زیادٕ اِنعامات حٲصِل کٔرۍ مٕتۍ مطلب مےٚ چھِ واریاہ زیادٕ میٚڈَل تہِ رٔٹۍ مٕتۍ سٔکوٗل کہِ طرفہٕ تہِ چھِ مےٚ رٔٹۍ مٕتۍ مِثال کے طور پر اَگر بَدل کینٛہہ مطلب بہٕ اوسُس لُکَن ہٕنٛزۍ خٔدمَت تہِ کَران تَمہِ خٲطرٕ تہِ چھُس بہٕ آمُت نوازنہٕ مطلب اَصل اَصل کامیٚن خٲطرٕ مَگر یُس مےٚ سارِوٕے کھۄتہٕ مطلب بوٚڈ یُس مطلب انعام یَتھ پٮ۪ٹھ بہٕ فَخٕر چھُس کَران محسوٗس سُہ گوٚو سٔکوٗل کہِ طرفہٕ مطلب ییٚلہِ اَسہِ اَکہِ دۄہ کَمپِٹِشَن اوس مطلب واریاہن پانٛژَن دَہَن سٔکوٗلَن تِمو منٛز ٲسۍ مطلب پرٮ۪تھ کُنِہ سٔکوٗل منٛز ٲسِکھ ترےٚ زٕ ترےٚ ترےٚ بَچہِ مطلب چُننہٕ آمٕتۍ مطلب تَتٮ۪ن ٲسۍ واریاہ واریاہ زِٹھۍ ہُم تہِ ٲسۍ مطلب آفِسر ٲسۍ واریاہ زِٹھۍ تَتِہ بِہِتھ مطلب تِمنٕے برونٛٹھٕ کَنہِ اسہِ پنُن پان مطلب ہاوُن مطلب کٔمِس منٛز کٲژاہ مطلب قۄدرٔتی طاقت چھُ مطلب پنٛنِس پانَس منٛز مطلب کۭتِیاہ ہُنَر چھِ مطلب تٔمہِ دۄہ گٔیے مےٚ واریاہ پنٛنِس پانَس پٮ۪ٹھ فَخٕر فیٖل کیازِکہِ مےٚ ہوو مطلب تَمہِ دۄہ پنُن ہُنَر ہوو مےٚ مطلب سارِنٕے برونٛٹھٕ کَنہِ تیٖتیا ہَن سٔکوٗلَن منٛز کوٚر مےٚ مطلب پنٛنہِ سٔکوٗلُک ناو تہِ روشن بیٚیہِ پنُن پان تہِ ناو روشَن پنٛنہِ پانُک ناو تہِ روشَن مطلب سُہ انعام یُس مےٚ مطلب نوازنہٕ آو مطلب چاہے سُہ قۭمتی اوسا مطلب تَتھ اوسا کینٛہہ قۭمَتھ لُکَن ہٕنٛدِ نظرٕ تَل یا کینٛہہ مطلب میٛانہِ خٲطرٕ چھِ سُہ واریاہ بٔڈ مطلب مطلب واریاہ بوٚڈ چیٖز یُس مےٚ وُنیُک تام زِنٛدٕگی منٛز حٲصِل چھُ کوٚرمُت تمیُک چھُ مےٚ واریاہ زیادٕ فَخٕر